اَسَلام علیکُم ورحمتُہ اللہ تعالٰی وَبَرَکاتَہُ ڈۄڑ ہَتھ ساڑ ژور ہَتھ ٲٹھ شیٚتھ پنٛژاہ رۄپیہِ اَکھ ساس زٕ ہَتھ رۄپیہِ کَہہ ساس ساڑٕ پانٛژھ ہَتھ